بِسمِہ اللہِ الرحمٰنِ الرحیم اَسہِ حظ ٲس گژھان گَرَس منٛز واریاہ پرٛابلِم مطلب کہِ زِ ییٚلہِ تہِ گَرم اوس زیادٕ کھَسان اَسہِ ٲس گَرَس منٛز گژھان زیادٕ پرٛابلِم تِکیٛازِ گرَس منٛز ٲس آسان واریاہ ویرایٹی ایٚگزامپٕل سبزی ٲس آسان دۄد اوس آسان ٹھوٗل جوٗس مٲنِو تُہۍ واریاہ واریاہ ویرایٹی ٲسۍ یِتھَے پٲٹھۍ آسان یہِ ٲس گژھان گَرمَس منٛز خراب پَتہٕ کٔر اَسہِ کٲم اَسہِ حظ گٔے یور بازر حظ گٔے أسۍ اَسہِ حظ اوٚن تَتہِ پَتہٕ فِرٛج یَتھ حظ ریفرِجریٹر تہِ وَنان چھُ یَنہٕ پٮ۪ٹھ اَسہِ سُہ اوٚن اَسہِ تَنہٕ پٮ۪ٹھ چھِنہٕ اَسہِ چیٖز وِیٖز گژھان خراب کینٛہہ أسۍ حظ چھِ تھاوان سورُے چیٖز مٲنِو تُہۍ سامان چھِ أسۍ تھاوان وۄنۍ تٔتھۍ منٛز فِرٛجَس منٛز تہٕ مٲنِو تُہۍ سَبزی دۄد ٹھوٗل ووٗل چھِ أسۍ تھاوان وۄنۍ سورُے کینٛہہ أتھۍ منٛز سُہ چھُنہٕ خراب وَراب وٕنۍ گژھان کینٛہہ سُہ حظ چھُ واریاہ فٲہِدٕ منٛد یہِ فِرٛج حظ یہِ چھُ واریاہ فٲہِدٕ منٛد پاور واور تہِ نِوان چھُنہٕ یہِ زیادٕ کینٛہہ اگر نہٕ اٮ۪کزامپٕل پاور تہِ یی دۄہس کھنٛڈس تمہِ برونٛٹھ آسہِ گنٛٹن دۄن گنٛٹن پاور یہِ حظ چھُ روزان توتہِ واریاہس ٹایمس روزان تویتہِ